مےٚ چھُ گَژھُن سِرینَگر وٕچھو بہٕ ہیٚکہٕ اور گٔژھِتھ باے روڈٕے ییٚتہِ چوٗنٛکہِ ییٚتہِ چھنہٕ ہیٚلِیکاپٹَر ایویلیبٕل آسان کِہیٖنۍ باے روڈ اگر بہٕ گَژھٕ بَسہِ مَنٛز بَس لاگہِ کَم سے کَم ترٛےٚ گٲنٛٹہٕ وَ اگر بہٕ تھوڑا لیٹ گَژھٕ دہ کہہ بجے پَتہٕ آسہِ مےٚ گَژھُن تیٚلہِ اگر بہٕ بَسہِ کھَسہٕ سُہ واتناوِ مےٚ بَرابَر شامَس اِسلیے بیاکھ اوپشَن چھُ سومو سومووَس اگر بہٕ صُبحٲے کھَسہٕ سُہ دی زٕ گٲنٛٹہٕ اَکہِ بَجہِ تہِ کھَسہٕ سُہ دی زٕ گٲنٛٹہٕ شامَس تہِ کھَسہٕ سُہ دی زٕ گٲنٛٹہٕ اَلبتہ اپٲرۍ کیاہ یی بیاکھ ڈِسٹرک یی وٕچھنہٕ یُس نہٕ یَپٲرۍ یی وٕچھنہٕ کِہیٖنۍ اسلیے وۄنۍ کیاہ گَژھِ بہتَر کیاہ گَژھِ میانہِ خٲطرٕ کَپٲرۍ گَژھو بہتَر چھُ أسۍ گَژھو سومووَس مَنٛزٕے وٕچھو کَر واتو تہٕ ایٚجَنسی چھنہٕ ییٚتہِ آسان کِہیٖنۍ اَلبتہ أسۍ گَژھو تور سومو سٹینٛڈَس پیٹھ تَتہِ کَرو تِمَن سۭتۍ کتھ کٔژِ بَجہِ گَژھِ ایویلیبٕل کِس پٲٹھۍ کھسو تہٕ ڈیٹ چھُ مےٚ پَیی کٲلکیتھ کٲلکیتھ کیاہ چھُ ڈیٹ کٲلکیتھ چھُ پھسٹ پھسٹَس پیٹھ چھُ مےٚ گَژھُن سِرینَگر اِسلیے تھاوو آز وٕچھِتھ کتھ تھاوو کٔرِتھ تَتہِ کٔژِ بَجہِ نیرِ سومو نیرِ سومووَس مَنٛزٕے گَژھو کیونکہِ بَسہِ مَنٛز گَژھو نہٕ کِہیٖنۍ بَسہِ مَنٛز گَژھِ واریاہ لیٹ اِسلیے چھُ بہتر تھاوُن سومو اکھ کٔرِتھ تہٕ أتی گَژھو أسۍ